آ یَتھ گانٛدَربَل ڈِسٹرکَس مَنٛز چھُ روزان واریاہ یِم گُجِرۍ چھِ آسان بٔکٕر وال چھِ آسان کٲشِرۍ پنڈِت چھِ آسان پَستوٗنۍ چھِ آسان تمَن چھِ واریاہ روزان یَتھ گانٛدَربَل ڈِسٹرک مَنٛز مَگَر اَسہِ پیٚٹھ چھِنہٕ سُہ زَبان سُہ اَثَر پیٚو نہٕ سانہِ لینگویج پیٚٹھ کِہیٖنۍ تکیازِ ییٚتہِ أسۍ روزان چھِ یَپٲرۍ أسۍ روزان چھِ وٕنٛکیٚس تَتہِ چھِنہٕ تم روزان اَسہ سۭتۍ کِہیٖنۍ اسہ تَوے چھُنہٕ اَسہ اَثَر پیٚوان سانہِ یَتھ لینگویج پیٚٹھ کِہینۍ مگر یم تمَن تم چھِ روزان اَلَگ جایہِ مَگر یَتھ جایہِ اَگَر تَپٲرۍ یَتھ جایہِ تم کانٛہہ چھِ روزان مَطلَب کٲشرۍ وٲشرۍ تمن ہن پیٚٹھ چھِ پیٚوان ضروٗری تکیازِ تمَن چھُ وۄتھُن بِہُن تُمنٕے سۭتۍ سورُے کینٛہہ چھُ تمَن تُمنٕے سۭتۍ تمَن پیٚٹھ چھُ پیٚوان تھوڑا اَثَر اَسہٕ پیٚٹھ چھُنہٕ پیٚوان کہیٖنۍ تہِ اسہِ چھُنہٕ یِمَن سۭتۍ وۄتھُن بِہُن کہیٖنۍ نہٕ سُہ چھُ تُمنٕے پیٚٹھ پیٚوان تکیازِ تُمَن تُم چھِ کھیٚوان سورُے کینٛہہ تُمنٕے سۭتۍ تِمَن آسہِ پیٚوان مگر یَپٲرۍ چھِنہٕ تِم روزان اَسہِ سایڈٕ وایڈٕ کِہیٖنۍ تکیازِ اَسہِ چھِنہٕ بییٚہ چھِ آ ضروٗری چھُ تکیازِ گَژھِ اَسہِ گَژھِِ تکیازِ اَسہِ گَژھِ تِمَن سۭتۍ دۄہاے مَطلَب آسُن سَمہ دۄہاے سَمکھان آسَن تِم کَران کَتھ باتھ آسَن کَران اَتہِ گَژھِ سانہِ لینٛگویٚج پیٚٹھ پیٚیہِ ضروٗری اَثَر مَگر اَسہِ یَپٲرۍ أسۍ روزان چھِ ییٚتہِ چھُنہٕ کہینۍ یُتھ بیٚیہِ یِم چھِ سٲری روزان اَلَگ یَپٲرۍ تِم چھِ روزان تِم یِم پَستوٗن چھِ گُجَرۍ چھِ پہٲڑۍ چھِ بکٕروال چھِ کٲشِرۍ پنڈِت چھِ یِم چھِ آسان اَسہِ یِم کٲشِرۍ چھِ روزان واریاہ چھِ روزان گاندَربَلِس مَنٛز یم چھِ روزان اَلَگ اَلَگ جایَن تِمَن مہَ آسہ پیٚوان یِم تِمَن سۭتۍ آسَن تِمَن آسہ ضروٗری تکیازٕ وۄتھُن بِہُن چھُ مےٚ ووٚن آلرڈی تمَن چھُ وۄتھُن بِہُن تُمنٕے سۭتۍ اَواے چھُس بہٕ وَنان اَسہِ پیٚٹھ چھُنہٕ کِہینۍ اَثَر یُتھ پیٚوان یم چھِ تُم چھِ آسان تُم چھِ سورُے مَطلَب اَلَگ کُن روزان مگر مےٚ ووٚن تی تہٕ ییٚتہِ اَسہِ پیٚٹھ چھُنہٕ سُہ اَثَر پیٚوان کہینۍ تکیازِ اَسہ یَپٲرۍ أندۍ أندۍ چھنہٕ کِہینۍ أندۍ أندۍ چھِ أسۍ سٲری مَطلَب اکھٕے کٲشری چھِ أسۍ یَپٲرۍ سٲری یِم اَسہ سۭتۍ چھِنہٕ یِم پَستوٗن نہ گُجِرۍ روزان نہ پہٲڑۍ روزان نہ بٔکٕروال روزان نہ کٲشِرۍ پنڈِت روزان کہیٖنۍ چھُنہٕ نہ ہیٚنٛدۍ روزان یَپٲرۍ